سٲنِس ڈِسٹِرٛک شُپینَس منٛز چھِ واریاہ لوکَل گورنمنٹ اٮ۪مپہٕ یہِ پُلٹِکَل گورنمنٹ چھِ أسۍ سٹرٛکچَر چھِ واریاہ اَصٕل یَنہٕ پٮ۪ٹھ یہِ لوکَل گورنمنٹ تہٕ پُلٹِکَل سٹرٛکچَر آو یِمو بنٲ یِمو دِژ واریاہ رٕژٕ کامہِ یِمو کٔر واریاہ رٕژٕ کامہِ یمو دِتۍ یِمو دِتۍ اِنڈور سِٹے یِم سٹیڈیَم بیٚیہِ دِتِکھۍ آوُٹ ڈور سٹیڈیَم یِمو کَرِ واریاہ اَسجہِ کامہِ یِمو آب اوس نہٕ راتھ تانۍ ییٚتہِ کینٛہہ یِمو دیُٚت آب یِمو دیُٚت مطلب صاف آب بیٚیہِ یِمو دِتۍ بنٛڈ یَپٲرۍ یِمو دِتۍ کۄلٮ۪ن کۄلَن نیبٕرۍ کۄلٮ۪و نیبٕرۍ بنٛڈ بیٚیہِ دِتِکھ بیٚیہِ دِتِکھۍ سڑکہٕ واریاہ واریاہ اَسٕج کامہِ کَرٮ۪کھ بیٚیہِ بناونٲیِکھ دُکان بیٚیہِ دِتِکھۍ آ بیٚیہِ دِتۍ بیٚیہِ دِتِکھۍ خبر کٲتیاہ سٹیڈیَم دِتِکھۍ بیٚیہِ دِتِکھۍ یِم یِمَن یِمَن میٛانٮ۪ن یارَن کٲ کِرکَٹ کِٹ دِتہکھ بیٚیہِ دِتِکھ یِمَن روزگار بیٚیہِ دوٚپُکھ ہُہ دوٚپُکھ سٲری لاگہوکھ نوکری بیٚیہِ نِیکھ واریاہ زیادٕ نیشنَل گِنٛدنہِ أڑۍ نِیَکھ اِنٹَرنیشنَل گِنٛدنہِ مطلب یہِ یُس زَن ییٚتیُٚک پُلٹِکَل گو یہِ لوکَل گورنمنٹ چھِ یہِ چھُ واریاہ اَصٕل یہِ چھِ واریاہ بہتریٖن سٲنِس ڈی سٲنِس ڈی سی صٲبَس سٲنۍ ڈی سی صٲبَن ٲسۍ واریاہ ییٚتہِ روڈ بَناونٲمِتۍ یم یہِ تٔمۍ تہِ آسہٕ والیاہ اَش اَسجہِ کامہِ بَنٲومٕژ تٔمۍ تہِ اوٚ تٔمۍ تہِ دیُٚت واریاہ روزگار سُہ چھُ واریاہ بہتریٖن اَصٕل نَفَر چھِ سُہ بیٚیہِ حظ دِژٕن بلاک پروگرامس منٛز واریاہ کِٹہٕ بیٚیہِ دِژٕن واریاہ زیادٕ دِتُن بیٚیہِ نِیَن أڑۍ أڑۍ نِیَن نیشنَل گِنٛدنہِ أڑۍ نِیَن اِنٹَرنیشنَل گِنٛدنہِ واریاہ سَہ حظ اوس اَتھ منٛزَس اوس سون اٮ۪م اٮ۪ل اے صٲب محمد یوٗسف بٹ مطلب یہِ ٲس زٕ ساس ژۄدہَس منٛز جموں اینڈ کَشمیٖر جموں اینٛڈ کشمیٖر جموں اینٛڈ کشمیٖر پیٖپٕل ڈٮ۪موکرٛیٹِک پارٹی سۭتۍ چھِ اوس یہِ مطلب وابسطہٕ تھَوان أمۍ تہِ کٔر واریاہ اَسجہِ کامہِ أمۍ ہَسا کوٚر ساروٕے کھۄتہٕ بوٚڈ بار مطلب یہِ ساروٕے کھۄتہٕ بوٚڈ بار چیٖز کوٚر أمۍ أمۍ ہَسا دِژ ییٚتہِ یوٗنٹی مطلب ایکتا دِژٕن سارنی دِژٕن ییٚتہِ ایکتا مطلب سارنی دِتُن حوصلہٕ مطلب تُہۍ چھُ مطلب کُنی سٲری پَتہٕ ہَسا گوٚو ییٚتہِ مطلب گامَس منٛز ٲسۍ ییٚتہِ ییٚتہِ ییٚتہِ حظ ٲس گۄڈٕ مطلب وُجٲڑی گٔمٕژ گامَس ییٚتہِ حظ اوس نہٕ کِہیٖنۍ مطلب ییٚتہِ اوسُے نہٕ کینٛہہ پَتہٕ گوٚو ییٚتہِ پَتہٕ ییٚلہِ یی پَتہٕ ییٚلہِ ییٚلہِ ییٚتہِ لوکَل گورنمنٹُک سون اٮ۪م اٮ۪ل اے صٲب محمد یوٗسف بٹ محمد یوٗسف بٹ صٲب آو بیٚیہِ بیٚیہِ سون ڈی سی صٲب تِمو کٔر یہِ یہِ یِمو دِژ ییٚتہِ نظر یِمو گُز مطلب یِمو کوٚر ییٚتہِ مطلب ہُہ یِمو کَرِ ییٚتہِ واریاہ اسجہِ کامہِ پَتہٕ گٔیے اَسہِ یوٗنِٹی تہٕ پَتہٕ بیٚیہِ حظ دِژٕکھ یِمَن ٹرٛانسفارمَر پاوَر ٹرٛانسفارمَر دِتِکھۍ ییٚتہِ واریاہ زیادٕ ٹرٛانسفارمَر دِتِکھۍ لگ بگ دِتِکھۍ دہ تٕرٛہ ٹرٛانسفارم بیٚیہِ دِتِکھ کِرکَٹ گراور پٲنٛژھ دِتِکھ کِرکَٹ گرٛاوُنٛڈ پٲنٛژھ دِتِکھ بیٚیہِ دِتِکھ یِمَن کۄلَن پانٛژَن شیٚن بنٛڈ أنٛدیو أنٛدیو بیٚیہِ را رُونٲیِکھ کُلۍ وُلۍ واریاہ کُلۍ رُونٲیِکھ بیٚیہِ دِتِکھ دُکان وُکان سٲری دُکان دِتِکھ ییٚتہِ بہ ییٚتہِ بیٚیہِ دِتِکھ ییٚتہِ سِومںٛگ سِومںٛگ پُل دِتِکھ بیٚیہِ دِتُکھ والی بال گرٛاوُنٛڈ دِتُکھ ییٚتہِ دِتُکھ فُٹ بال گرٛاوُنٛڈ دِتُکھ باسکٮ۪ٹ بال گرٛاوُنٛڈ دِتُکھ بیٚیہِ دِتُکھ ہاکی گرٛاوُنٛڈ دِتُکھ بیٚیہِ دِتُکھ یہِ رَنِنٛگ سِسٹَم ییٚتہِ مطلب ییٚتہِ دَونُک دَوَن وَوَن چھِ بیٚیہِ دِتُکھ ییٚتہِ بیٚیہِ بیٚیہِ ترٛاونوکھ ییٚتہِ کیٚمپ اَکھ تہِ ترٛاونوکھ سانہِ ہُہ حفاظت خٲطرٕ سانہِ حفاظت خٲطرٕ بہٕ ہَسا چھُس اٮ۪م اٮ۪ل اے صٲبَس واریاہ شُکر گزار بہٕ چھُس تٔمۍ سںٛدٮ۪ن تٔمۍ سںٛدٮ۪ن کامٮ۪ن پٮ۪ٹھ واریاہ واریاہ خۄش چھُس بہٕ تٔمۍ سںٛدٮ۪ن کامٮ۪ن تٔمۍ کٔر واریاہ اَسجہِ کامہِ ضِلہٕ پَن پَنچٲیتَس منٛز گِنٛدنٲیِکھ ہَسا أسۍ واریاہ ٹورنامنٛٹ یِم کِرکَٹ کَبڈی ہاکی فُٹ بال والی بال واریاہ واریاہ ٹورنامنٛٹ گِنٛدنٲیِکھ أسۍ پَتہٕ نِیَکھ أسۍ واریاہ اِنٹَرنیشنَل گِنٛدنہِ نیشنَل گِنٛدنہِ نِیَکھ أسۍ بیٚیہِ ہَسا دِتُکھ ییٚتہِ کٮ۪ن پٔڑیٖنَن روزگار یِم زَن ییٚتہِ پٔڑیٖن ٲسۍ تِمَن دِتُکھ روزگار بیٚیہِ یِم مطلب یِمَن ہُہ ہَسبنٛڈ ٲسۍ بیٚیہِ بیٚیہِ یِمَن ٲسی حا یِمَن خاندار ٲسۍ گُزریمٕتۍ تِمَن دِتُکھ تِمَن تھوٚوُکھ پٮ۪نشَن تِمَن ہُررووُکھ پٮ۪نشَن بیٚیہِ دِتِکھ الگ بنٛڈ فَنڈٕز بنٛڈٕز تہِ دِتِکھ بیٚیہِ دِتُکھ پونٛسہٕ دِتِکھ یِمَن مطلب یِمَن مۄنٛڈَن وۄنٛڈَن بیٚیہِ دوٚپُکھ بیٚیہِ ساروٕے کھۄتہٕ بسٹ اٮ۪ڈوایس ٲسۍ تٔمۍ سٕنٛز اٮ۪م اٮ۪ل اے صٲبٕنۍ تہٕ ڈی سی صٲبٕنۍ تٔمۍ دوٚپ ہُہ مطلب ڈرٛگٕز وَگٕز مہٕ کٔرِو کینٛہہ سِگریٹ مہٕ چیٚیو کینٛہہ یِمَن پٮ۪ٹھ چھِ واریاہ مطلب پَنںُے ہٮ۪لٕتھ گژھان ہُہ ڈٮ۪میج اَمہِ سۭتۍ باقٕے بہٕ چھُس دَپان یی اٮ۪م اٮ۪ل اے صٲب چھُ واریاہ اَصٕل بیٚیہِ چھِ ڈی سی صٲب تہِ واریاہ اَصٕل بیٚیہِ ہَسا یِم اَنپَڑ ییٚتہِ مطلب یِم اَنپَڑ ٲسۍ پرٛانۍ اَنپَڑ تِمَن تہِ ہَسا دِژٕکھ ییٚتہِ پا ہُہ کٲم دِژٕکھ مطلب ٹھیکہٕ کٲم دِژہکھ واریاہ کٲم دِژہکھ مثال مطلب یِتھ پٲٹھۍ اٮ۪م جی نَریگا چھُ باقٕے بیٚیہِ بیٚیہِ تہِ واریاہ سِکیٖم دِژَکھ باقٕے چھُس بہٕ یی وَنان اٮ۪م اٮ۪ل اے صٲب چھُ واریاہ اَصٕل